ہیٚلو اسلام علیکُم آ تُہۍ چھِو حظ آ تُہۍ چھِو حظ ٹھیٖک اصل پٲٹھۍ چھو اصل پٲٹھۍ ٹھیٖک پٲٹھۍ یمو دیُت یوٗنِٹ مطلب ٹیٚسٹ دیُت یمو نا آ أمس کِس پروگریٚس کِس چھَس آ آ بہٕ چہِس تِہٕنٛز مَما ناہِدا اچھا ٹھیٖک ٹھیٖک آ آ اچھا ٹھیٖک ٹھیٖک اچھا اچھا بہٕ ٲسس مطلب کیاہ سکوٗل ین سکوٗل چھےٚ یوان ٹایمَس پیٚٹھ چھَ یوان کیاہ چھِ پَران آسان اچھا ٹھیٖک ٹھیٖک

اہن حظ آ اچھا ٹھیٖک ٹھیٖک آ رِزَلٹ کیاہ چھُ أمس اچھا ٹھیٖک ٹھیٖک اد حظ ٹھیٖک چھُ باقے باقے ؤنِو تُہۍ باقے چھِو حظ ٹھیٖک تُہۍ اہن حظ اصل پٲٹھۍ اد حظ ٹھیٖک اد حط بِہِو رۄبَس اچھا ٹھیٖک ٹھیٖک اچھا ٹھیٖک اد حظ بِہِو رۄبَس حوال اچھا ٹھیٖک اچھا وعلیکُم سلام